اِنڈیاہَس منٛز تِکیازِ أسۍ چھِ اِنڈیاہَس منٛز روزان اَسہِ چھےٚ مِلان ایجوکیشَن فیسَلٹی أسۍ چھِ ہٮ۪کان اَصٕل پٲٹھۍ پَنٕنۍ تعلیٖم مَگر تیوٗت یہِ چھُ نہٕ اٮ۪جوکیشَن سِسٹم ییٚتہِ ڈیولَپٕڈ کینٛہہ یوٗتاہ باقین کَنٹریٖزَن منٛز چھُ اَسہِ چھنہٕ تیٖژاہ سٹوٗڈَنٹَس چھنہٕ تیٖژاہ فیسَلٹیٖز روزان ایویلیبٕل کِہیٖنۍ تاکہِ یہِ کرے پَنٕنۍ یِم پَرنَس دوران یِم تہِ أمِس نیٖڈٕس یِم تہِ چیٖز أمِس ضوٚرتھ پیٚہن تہِ کرِہے یہِ ییٚتی پوٗرٕ تَمہِ خٲطرٕ چھُ أمِس ضروٗری پھارِن کَنٹریٖزَن منٛز گژھ پیوان گژھُن یِم چھِ سکوٗلٕز چھِ یا کولجِز باقٕے یُنورسٹیٖز چھِ یِم چھِ ییٚتہِ اِنڈیاہَس منٛز واریاہ زیادٕ چھِ مَگر تیوٗت تہِ چھِنہٕ یِم ڈیولَپٕڈ کِہیٖںۍ ؤنۍ تہِ چھِ کیٚنہہ چیٖز چھِ اَسہِ ییٚتہِ اِنڈاہَس مںز ؤنۍ تہِ ییٚتہِ نہٕ ویل آرگَنایزٕڈ چھُنہٕ یہِ ایجوکیشَن سِسٹم کِہیٖنۍ تہِ ؤنۍ تہِ چھِ کیٚنہہ چیٖز یِم اَسہِ مطلب باقین کَنٹریٖزَن تور گژھِتھ چھِ پیوان یہِ اَسہِ زَن تہِ آسہِ کُنہِ پروجیکٹَس پٮ۪ٹھ رِسٲرٕچ کَرٕنۍ أسۍ چھِنہٕ ہٮ۪کان سٲری مطلب پوٗر پٲٹھۍ ییٚتی سورُے چھُنہٕ اَسہِ ملان ییٚتہِ کِہیٖنۍ تَمہِ خٲطرٕ چھُ اسہِ پیوان ضروٗری کُنہِ فارِن کَنٹری منٛز گژھُن تَتہِ پَنُن یُس یہِ رِسٲرٕچ پٔرپَز چھُ سُہ کَمپلیٖٹ ہٮ۪کان چھِ أسۍ تٔتی ہٮ۪کان کٔرِتھ تِکیازِ ییٚتیُک ایچوکیشَن سِسٹَمَس منٛز چھ ؤنۍ تہِ کیٚنہہ چیٖز یِم نہٕ پرٛ اَتہِ یِتہِ ییٚتہِ مِلنہٕ مِلان چھِ اَسہِ چاہے سُہ سکوٗل سِسٹَمَس منٛز سکوٗلس منٛز یِم بَچہِ چھِ پَران تِمن چھنہٕ تِم فیسلٹی مِلان کِہیٖنۍ یِم باقین کَنٹریٖزَن منٛز بَچن مِلان چھِ تِمن چھِ ییٚتہِ چھ خٲلی یِہوے کَنسیپٹ مطلب پَرُن تہٕ بَس دِیُت ایگزام تہٕ کوٚر پاس یِتُے چھُ ییٚتہِ باقین کَنٹریٖزَن منٛز یُس ایجوکیشَن سِسٹم چھُ تتہِ چھُ تَتہِ چھُنہٕ بَچس خٲلی اَمی ایگزام خٲطرَے یوتن پَرُن کیٚنہہ بٔلکہِ تَتہِ چھُ پیٚوان پَرُن مطلب تاکہِ بَچہِ ہٮ۪چھِ کیٚنہہ سُہ سِسٹم تیوٗت چھُ ؤنہِ ییٚتہِ یُس سُہ اٮ۪جوکیشَن سِسٹم چھُ سُہ چھُنہٕ ییٚتہِ ؤنہِ تیوٗت دیولَپٕڈ کیٚنہہ تاکہِ ییٚتیُک بَچہِ تہِ دَپہِ ہے بہٕ کرٕ نہٕ خٲلی اٮ۪گزام خٲطرٕے یوتن کِہیٖنۍ بہٕ کرٕ تَمہِ خٲطرٕ بہٕ پَرٕ تَمہِ خٲطرٕ تاکہِ مےٚ مِلہِ فٲیدٕ بہٕ ہٮ۪کہٕ پانہٕ اَمہِ پٮ۪ٹھ کیٚنہہ حٲصِل کٔرِتھ تیٖژاہ چھنہٕ ؤنہِ ییٚتہِ ڈیولیپمینٹ کِہیٖنۍ ییٚتہِ چھُ پیوان ضروٗری بَچَس تِتُے پَرُن ییٚمہِ سۭتۍ ییٚتہِ چھ پَتہٕ بَچہِ تہِ عٲدی بَنان تِم چھِ دَپان چھِ تِم تہِ چھِ کوٗشِش کران تِژٕے زاننٕچ تِتُے پَرنٕچ یُس تتہِ تِمن اٮ۪گزام پاس کرنہٕ خٲطرٕ ضوٚرتھ چھےٚ پیوان گوٚو ؤنۍ تہِ چھ اِنڈیہُک یُس ایجوکیشَن سِسٹم چھُ یہِ چھُ ضروٗری مطلب یہِ کَرون أسۍ بیٚیہِ امپرروٗ یہِ کَرون أسۍ ڈیولَپ تاکہِ یِم بَچہِ چھِ یِمن مِلن پرٛٮ۪تھ کیٚنہہ فیسَلٹی روزان یِمن ییٚتہِ ایویلیبٕل